میٛون فیورِٹ سیٖزَن چھِ وِنٹر سیٖزَن تِکیٛازِ وِنٹر سیٖزن چھِ مےٚ اَوے فیورِٹ سیٖزَن تَتھ دوران چھِ شیٖن پٮ۪وان شیٖنَس دوران چھِ أسۍ کھنٛڈ رَلاون اَتھ شیٖنَس سۭتۍ تہٕ کھٮ۪وان چھِ أسۍ کھنٛڈ بیٚیہِ چھِ أسۍ تَمہِ ساتہٕ تِم رٕکشہٕ چھِ چٮ۪وان بٹھٮ۪ن پٮ۪ٹھ بیٚیہِ چھِ أسۍ پانہٕ ٲنۍ شیٖنہٕ لَڑٲے تہِ ہٮ۪کان کٔرِتھ شیٖنہٕ لَڑٲے کَرنَس سۭتۍ سۭتۍ چھِ أسۍ أنٛدرٕ کَنہِ کانہِ کانٛگڑِ وُشنیرِ تہِ پَتہٕ کَران بیٚیہِ چھِ أسۍ تِم شِنہٕ مۅہنِی بَنا بَناوان واریاہ شُرۍ چھِ آسان خۄش بہٕ تہِ چھُس خۄش آسان بہٕ چھُس تِمَن سۭتۍ مٔنٛزۍ گِنٛدان بیٚیہِ چھِ یَپٲرۍ آسان سفید سورُے یہِ اِرد گِرد اَمہِ سۭتۍ چھِ مےٚ دِلَس تھوڑا سکوٗن یِوان